ٹیوب وٮ۪لس حظ چھُ اِنسان دِوان اَتھٕ سۭتۍ دَکہٕ تہٕ چھُ ٹیوب وٮ۪ل آب کھالان تہِ چھےٚ نہٕ مےٚ پَتہ سُہ کِتھ پٲٹھۍ چھُ آب کھالان أندرٕ مَگر مےٚ چھُ وُچھمُت ٹیوب وٮ۪لس اَتھٕ سۭتۍ کران یِتھۍ پٲٹھۍ نَرِ سۭتۍ ہینڈلہِ تہٕ سُہ چھُ کھالان آب ٹیوب وٮ۪ل ٲسۍ برونٹھ مٮ۪ن زَمانَن منٛز ہر کُنہِ گامَس منٛز آسان تہٕ وۄچھِ سرکارن آبہٕ لٲنہٕ بِچھایٚمَژٕ ہر کُنہِ گامَس منٛز دوٗر دَرازٕ علاقن منٛز تہِ چھُ آزٕ نَلۍ سۭتۍ واتان آب تہٕ چھُ نہٕ ٹیوب وٮ۪ل تہٕ کیلیو پٮ۪ٹھ خاص آب وَن یِوان زٔہنہِ گرٕ کُن نِنہٕ چھُنہٕ یِوان وۄں وُچھنہٕ کِہینۍ تہِ